ییٚلہِ مےٚ ٹایم چھ آسان واریاہ زیادٕ کم کیٚنٛہہ تیار کرنہٕ خٲطرٕ تمہِ ساتہٕ چھس بہٕ اکھ ٹماٹر بناوان سُہ چھ مےٚ واریاہ ایٖزی باسان بناوُن بیٚیہِ چِھس بہٕ ٹھوٗل تہِ ہیکان بنٲوِتھ سُہ تہِ چھ واریاہ ایزی مطلب بناوُن ٹایم کم خٲطرٕ یم زٕ چیٖز چھَس بہٕ ہیکان بنٲیتھ ییٚمۍ ساتہٕ میانہِ خٲطرٕ ٹایم واریاہ زیادٕ کم چھ آسان کیٚنٛہہ بناونہٕ خٲطرٕ